اَلسلام آ شکر رۄبس کُن تُہۍ چھو حظ امیٖن صوب آچھا جناب بالکل چھُس بہٕ محراج صوب مےٚ دِیٛتُکھ نمبر تُہنٛد دوٚپُکھ یہِ چھُ گایڈ چھُ یہِ چھُ کشمیٖرس منٛز یہِ چھُ پھرناوان یِمن جاین واین جِناب أسۍ حظ ترو ہفتس ہفتس تقریٖبًا چھُ اسہِ ہفتس پٕلان آ نَہ نَہ ییٚمے ریٚتہٕ ییٚمے ریٚتہٕ آ آ تی اوسُم نا زانُن تۄہہِ نِش کُس کُس ٹیٛوٗرسٹہٕ سٕپاٹ چھُ اسہِ نِیو کوٚت تُہی اسہِ بالکل بالکل بالکل بالکل بالکل بالکل کشمیٖرچیٚن بالکل بالکل بوٗزمُتٔے چھُ تٔمیٛک کہیٖنۍ کہیٖنۍ بالکل بالکل بالکل تٔمے موٗجوٗب کوروٕ نَہ تۄہہِ فون اسہِ دوٚپ کیٚازِ تُہۍ ہیٚکِو ٲں اکھ چھِ وُچھو أسۍ جاےٚ کۄس کۄس ہٲیِو تُہۍ اسہِ تٔمے موٗجوٗب کوٚروٕ نَہ تۄہہِ فون گۄڈٔے اسہِ

آ بالکل بالکل کِہیٖنۍ آچھا آ تٔمیٛک چھُنہٕ ٹیٚنشن کیٚنٛہہ پۄنسن ہنٛد چھُنہٕ ٹیٚنشن کیٚنٛہہ تہٕ آ تیٚلہِ کٔرو أسۍ تۄہہِ أسۍ تہِ کٔرو نا پننہِ حسابہٕ مشورٕ أسۍ تہِ کَر یِمو وۄنۍ فاینل ڈیٹ جناب جناب آ بالکل بالکل ادٕ سہ بِہیٛو رۄبس